عام طور چھِ أسۍ کَران کوٗشِش ییٚلہِ تہِ زٕ پانہٕ ؤنۍ لَڑٲے آسَن کَران یا کینٛہہ بَہَث بٲری آسہِ کَران گۄڈٕ چھِ أسۍ کَران کوٗشِش تِم ٹھَنڈٕ کَرنَس دۄیو منٛز اَکھ نفر تِکیٛازِ پَتہٕ بیٚیہِ چھِ اَسہِ کَران کٲم بیٚیہِ چھِ اَسہِ بوزان تِمَن چھِ بار بار لایک بارِ بارِ موقہٕ دیُن کہِ تِہنٛز کَتھ چھِ اَصٕل پٲٹھۍ بوزٕنۍ یُتھ تِمَن یہِ پَزِ پنٛنہِ جاے گژھِ احساس پتہٕ کہِ سٲنۍ کَتھ چھَ بوزنہٕ یِوان تِہُنٛد آرام سان بوزُن تہٕ پَتہٕ سُہ پرٛابلِم کَتہِ گٔیٚے سِٹاٹ تہٕ تمیُک حل کیٛاہ چھِ تمیُک وَجہہ کیٛاہ چھُ تہٕ تِم قدم چھِ یِوان تُلنہٕ یُتھ نہٕ دُبارٕ سُہ کَنفلِٹ دوٚیمہِ لَٹہِ گژھِ کِہیٖنۍ تہٕ ییٚلہِ تہِ کَنفلِکٹ گژھِ تِژھ پھِرِ یُس ساروی کھۄتہٕ اہم چیٖز چھُ سُہ گوٚو بوزُن بوزُن چھِ واریاہ زیادٕ ضروٗری ییٚلہِ أسۍ اَصٕل پٲٹھۍ بوزو تیٚلہِ ہٮ۪کو سُہ کَنفلِکٹ سالُو کٔرِتھ